اَسَلام علیکُم مےٚ حظ چھِ واریاہ خۄش حظ گَژھان یِم پٮ۪ٹ اینِمٕلٕز یِم یِم حظ اَتھ کیٛاہ وَنان یِم کوتَر کوتَر چھِ اَتھ منٛز کٔتجہِ چھِ اَتھ منٛز چھِ واریاہ یِم مےٚ چھِ واریاہ زیادٕ خۄش گژھان مگر گانٛٹھ چھِ مےٚ خۄش گژھان یہِ چھِ پوٗتٮ۪ن نِوان حظ اوترٕ اوس اَسہِ اَسہِ چھُ پوٗتۍ آنٛگنَس منٛز آسان کۄکرِ پَتہٕ پَتہٕ اوترٕ اوس نِمُت سُہ تٔمۍ سُہ اوس گانٛٹہٕ نِمُت حظ پوٗت پَتہٕ اوترٕ سَکھ شَرارت کھوٚت مےٚ لۄکُٹ پوٗت نیوٗوُن دورییَس بہٕ تٔمِس پَتَے مگر ہُہ ہُہ کَریمَس تٔمۍ ترٛوو نہٕ سُہ یَلہٕ کِہیٖنۍ وَل وۄنۍ چھِ واریاہ یِم جانوَر کیٛازِکہِ یہِ یِم جانوَر یِم چھِ آسان یِم چھِ نیران وَفادار اِنسانَس چھِنہٕ روزان اَکھ پیوٗنٛت تِنہٕ یاد یُس یہِ جانوَر چھِ آسان أمِس چھِ روزان سورٕے یاد چھِنہٕ حظ وَنان اَگر ہوٗنِس ترٛاوَو اَکہِ پَھرِ ژوٚٹ بار بار چھِ واتان بَرَس پٮ۪ٹھ اَگر اِنسانَس کیٚنہہ تہٕ کَرو کھۄر تہِ چَموس چھٔلِتھ تہٕ پَتہٕ چھِنہٕ تٔمِس یاد روزان حظ کِہیٖنۍ حظ بیٚیہِ حظ یہِ کوتَر حظ کوتَر چھِ مےٚ گَژھان حظ واریاہ زیادٕ خۄش حظ کوتَر چھِ آسان تِم حظ چھِ مےٚ واریاہ زیادٕ حظ خۄش گژھان کوتَر بیٚیہِ حظ یہِ ژَرِ ژَرِ چھِ مطلب کیٛازِ چھِ مےٚ گژھان ژَرِ زیادٕ خۄش صُبحٲے ییٚلہِ صُبحٲے چھِنہ حظ آسان سُہانہ وقت چھِ آسان صُبحٲے ییٚلہِ سُہ صُبحٲے چھِ پِش پِش آسان کَران یِم بِچرۍ یِم ژَرِ یِم یِم چھِ آسان بلکہِ زِ یِم چھِ آسان وَنان اِنسانَن ؤتھِو تھوٚد صُبح آو أسۍ چھُنہٕ خۄدا صٲب وٕنہِ تہِ یاد کِہیٖنۍ غفلَتٕچ نیٚنٛدٕر چھو ترٛٲومٕژ یہِ چھُنہٕ اَسہِ سَمجھ حظ یِوان کِہیٖنۍ یِم چھِ آسان یی وَنان تُہۍ ؤتھِو تھوٚد تہٕ بیٚیہِ حظ چھِ مےٚ لَگان یِم کوتَر خۄش کیازِکہِ صُبحٲے چھِ یِم آسان بوٗلۍ کَران گوٗ گوٗ اَسہِ چھُ مطلب واریاہ اَصٕل عادَت مٔمی مُمہٕ چھےٚ کران کٲم ژیٖرۍ تُلۍ یہِ کَڑِ بَتہٕ ہُمہِ منٛز ییٚلہِ ژیٖرۍ أسۍ سالِمَن بٲژَن شیرِ مٔمی بَتہٕ سُہ کَرِ کٲم سُہ چھِ تُلان زٕ بانہٕ تھوٚد کیٛازِکہِ أکِس پَلیٹَس مَنٛز چھِ یہِ تھاوان نٮ۪بَر کُن یُس أسۍ مطلب ہوٗنۍ ووٗنۍ چھِ آسان نٮ۪برٕ کِنۍ أسۍ چھِ ترٛاوان أسۍ تٔمی ساتہٕ تِمَن بیٚیہِ تُلہِ یہِ تھوٚد تِمَن سُہ چھُ پٮ۪وان اَسہِ ترٛاوُن یِمَن کوترَن مُمہٕ نیٚبرٕ کَنۍ ترٛاوان یُتھُے ترٛایہِ نہٕ حظ یِمَن بَتہٕ ترٛا تھاے نہٕ حَظ دۄن بانَن منٛز اَکھ بانہٕ تُلۍ ابوٗجی پَتہٕ ترٛایہِ سُہ بَتہٕ کھٮ۪تھ نٮ۪بَر سُہ نیٚبَر کُن بیٛاکھ چھِ ترٛاوان مٔمی صُبحٲے سِلیپَس پٮ۪ٹھ پَتہٕ چھِ ترٛاوان سۄ سِلیپٕس پٮ۪ٹھ واریاہ کوتَر چھِ آسان ؤتھۍمٕتۍ حظ تمہِ ساتہٕ واریاہ زیادٕ خۄش چھِ مےٚ تِم گژھان تَتہِ بیٚیہِ چھِ کَران کٲم اَگر کُنہِ ساتہٕ ژیٖرۍ تِم چھِ مَگر سُلۍ حظ وۄتھان ژیٖرۍ چھِنہٕ تِم حظ یِوان کِہیٖنۍ ییٚلہِ حظ اوترٕ اَ اَکہِ دۄہ گٔے کٲم مٔمی کٔر کٲم مٔمی ٲس اوٗرۍ گٔمٕژ راتَس ماسہِ ہُنٛد وۄنۍ چھَس بہٕ مےٚ ٲس مگر مٔشتٕے گوٚمُت بہٕ ؤژھٕس لیٹ نیٚنٛدرِ یُتھُے بہٕ ژیٖرۍ ؤژھٕس نینٛدرٕ بہٕ چھَس وَنان وۄنۍ ہا پَتہٕ گوٚو مےٚ مٔشتٕے ممَن اوس تھوٚمُت بَتہٕ یَتھ منٛز یُتھُے مےٚ ترٛوو پَتہٕ سُہ اوس تَتی حظ تِمو اوس نہٕ تِمو اوس سُہ اوس صُبحٲے ژیر گوٚمُت تٕمَو اوس نہٕ پَتہٕ کھیوٚمُت کِہیٖنۍ نہ سُہ بَتہٕ پَتہٕ گٔے کٲم مےٚ حظ چھِ واریاہ زیادٕ خۄش پَتہٕ آے مم اورٕ تٔمۍ ووٚن مےٚ دوٚپُن کوترَن کیٛازِ چھُنہٕ ترومُت بَتہٕ یِم چھِ یِم ژیٖرۍ وۄتھان پَتہٕ کِہیٖنۍ یِم چھِ سُلی حظ وَسان بَتہٕ کھیٚنۍ کوتَر وۄتھان سُلے بَتہٕ کھیٚنۍ پَتہٕ گٔے کٲم پَتہٕ چھِ چھِ بَتہٕ کھٮ۪وان کِہیٖنۍ حظ بَس یہِ پَتہٕ حظ بیٚیہِ حظ چھِ مےٚ یِم لَگان کٔتجہِ خۄش واریاہ زیادٕ اَسہِ چھِ کٔتجو بَنومُت اول بہٕ چھِس تِمَن لَگاوان تَلہٕ یہِ جہِ جِلدٕ کھٔنٛڈ چھِنہٕ حظ گَتہٕ کھٔنٛڈ لَگاو بہٕ تَلہٕ پَتہٕ چھِ تِم تَتھ پٮ۪ٹھ بیٚہوان وُزَس منٛز تِم چھِ بیٚہوان وُزَس مَنٛز کٔتجہِ واریاہ زیادٕ چھِ مےٚ خۄش گژھان تِم کیٛازِکہِ تِمو چھِ تِہنٛز ذِکِر چھِ آمٕژ قُرانِ شریٖفَس منٛز حظ آبابیٖل آبابیٖل چھِ وَنان یِمَن کٔتجَن حظ کٔتجن ۂنٛز ذکِر چھِ آمٕژ قرانِ شریٖفَس منٛز ییٚلہِ یِہٕنٛز ذکِر آے کَرنہٕ أسۍ کیٛازِ کَرو نہٕ تِمَن عزت اگر کوتاہ تہِ زیر آسہِ گوٚمُت أسۍ اَسہِ آسہِ نہٕ زٕہٕنۍ تِنہٕ ژھُنمُت یہِ ٲس تِم کٔڑِتھ نٮ۪بَر کیٛازِ کہِ یہِ چھِ واریاہ زیادٕ گُناہ حظ اَگر أسۍ تِم کٔڑِتھ ژھٕنوکھ گَرَس منٛز ییٚلہِ یِمَن جنٛگ چھِ نہٕ حظ اوسمُت مطلب برٛونٛہہ کیازِ چھِ تٕہٕنٛز ذِکِر آمٕژ قُرانِ شریٖفَس منٛز ییٚلہِ جنٛگ چھُ اوسمُت چَلان ییٚتہِ تِمَن دۄہَن پَتہٕ ٲسۍ نبی پاک صلی اللہ علیہ وسلَمٕنۍ یِم ٲسۍمٕتۍ چھِ صحابی واریاہ کَم مطلب مُس مُسلمان چھِ ٲسۍمٕتۍ واریاہ زیادٕ کَم یِم ہیٚنٛدۍ چھِ ٲسۍمٕتۍ تِم چھِ ٲسۍمٕتۍ واریاہ زیادٕ تعداد چھِ ٲسمٕژ تِہِنٛز واریاہ زیادٕ اَگر أسۍ أسۍ دِمو مِثال یِم چھِ ٲسۍمٕتۍ دَہ ہُم چھِ ٲسۍمٕتۍ ہورٕ ہَتَن منٛز لوٗکھ بیٚیہِ چھِ اوسمُت تِمَن سامان سۭتۍ تیٖر مطلب کیٚنٛہہ سامان آسہِ ہے تِمَن سۭتۍ ییٚمہِ سۭتۍ تِم شِکار ہٮ۪کان تمہِ ساتہٕ چھُ اوسمُت تَلوار آسان بیٚیہِ چھِ اوسمُت آسان تیٖر یِم تیٖر لَگان تیٖر تَلوار تِم سورُے سامان بَم وَم سورُے چھُ اوسمُت تِمَن سۭتۍ یِم مُسلمان ٲسۍ تِمَن منٛز چھُنہٕ اوسمُت کِہیٖنۍ سۭتۍ آسان تِم چھِ ٲسۍمٕتۍ ژھیٚری بیٚیہِ چھِ ٲسۍمٕتۍ تِہنٛز تعداد واریاہ کَم تِمَن کیٛاہ اوس مگر ایمان پَکہٕ ییٚلہِ تٕم درٛاے تِم یِمو اَبابِیٖل یِم چھِ کٔتجہِ یِمو ووٚنُکھ اگر اَسہِ سٲنۍ تِمو کٔر کٲم اگر سانہِ وجہ سۭتۍ یِمَن سہوٗلیت اَنو أسۍ چھِ وٕچھو وٕنۍکٮ۪س أسۍ تہِ کَرو کوٗشِش پنٛنہِ جایہِ أسۍ کیٛاہ کَرو تِمَن چھِ ٲسۍمٕتۍ مطلب واریاہ گُرۍ چھِ ٲسۍمٕتۍ آسان یا اوٗنٹۍ یا مطلب ۂسۍ وَنو ٲسۍ واریاہ زیادٕ ٲس تِمَن سۭتۍ یِم ٲسۍ مُسلمان ژھریو اَتھو بیٚیہِ اوس نہٕ یِمَن کانٛہہ تہٕ سامَان سۭتۍ تِمو کٔرٕکھ کٲم پَتہٕ حظ چھِ گٔمٕژ کٲم کٔتجو چھِ أنۍمٕتۍ سٮ۪کہِ پھٔلۍ پَتہٕ چھِکھ ترٛٲمٕتۍ تِمَن پٮ۪ٹھ تہٕ تَتھ چھِ بَنٲمٕتۍ بم بٕتھۍ ہُم چھِ ؤڑیمٕتۍ تِم چھِ ٲسۍمٕتۍ اَکھ اکھ پَل چھُ اوسمُت تِمَن بَنان تِم چھِ ٲسۍمٕتۍ وُڑاپھ ۂسۍ چھِ ٲسۍمٕتۍ زیادٕ گژھان ہسٮ۪ن ہُم ٲسۍمٕتۍ چھِ وُڑان کیازِکہِ